سٕماٹ فونو مطلب موبایِل فون مطلب تِمو کِتھ کٔنۍ بَنٲے سٲنۍ زندگی بہتر تہِ بہٕ ہٮ۪کہٕ ؤنِتھ کہِ مطلب ہَر کُنہِ چیٖزس چھُ آسان مطلب اگر بہتری وَنو کہِ آ مطلب تِمو بَنٲو واریاہ بہتر سماٹ فو مطلب فونَو سۭتی بَنے زِندگی واریاہ بہتر مطلب اگر أسۍ وَنو کہِ آز کَل اگر آسہِ آسہِ کُنہِ تہِ جایہِ گژھُن مطلب اگر بہٕ گٔیَس اوترے چھَس بہٕ دِلہِ گٔمٕژ مگر اگر بہٕ خب مطلب اِتھَے کٔنۍ آسا گٔمٕژ اگر نہٕ مےٚ ایٚنٛڈرایِڈ فون یا سُماٹ فون آسہِ ہا نہٕ کِہیٖنۍ نہ مےٚ مےٚ چھُ باسان بَہ راوہا مگر سماٹ فون ییٚلہِ مےٚ أسۍ بہٕ ٲسٕس کَران سیٚودُے مطلب اگر تَتہِ چھُ آسان آٹوٗ واٹوٗ یا میٹروا چھِ أسۍ کھَسان مطلب تَتہِ چھُ بہٕ ٲ سٕس سیوٚد لوکیشَن کَران گوٗگل میپ چھُ آز فراہِم آمُت مطلب تمہِ سۭتۍ تمہِ سۭتۍ ہیٚکہِ نہٕ اِنسان کُنی جایہِ رٲوِتھ تَتہِ تمہِ سۭتۍ ہیٚکہِ اِنسان کوٗنہٕ کوٗنہٕ وٕچھِتھ بیٚیہِ پانَے کٲنٛسہِ ہٕند چھَنہٕ ضوٚرتھے اِنسانَس مطلب گوٗگل میپ تَتھ مطلب واریاہ اَصٕل تَتہِ ہیٚکہِ مطلب انسان ہیٚکہِ وٕچھِتھ مےٚ کیاہ چھ پریزنٹ لوکیشَن مگر اگر کُنہِ وِزِ رایہِ مطلب کُنہِ جایہِ کَرِ سُہ دِل چھُ مطلب تھوڑا تھوڑا کَنجَسٹٕڈ تَتہِ چھُ واریاہ کیٚنہہ آسان بیٖڈ واریاہ تَتہِ اَگر اِنسان راوِ منٛز یا کینٛہہ سُہ ہیٚکہِ تٔتی گوٗگل میپَس منٛز پریٚزنٹ لوکیشَن وٕچھِتھ مےٚ کوٚت چھُ گژھُن آٹوٗ وٲلِس وَنہِ مےٚ نِتہِ مطلب تیٚتھ کٔرِتھ مےٚ چھُ یُس زَن گژھُن بوگَل یا مےٚ چھُ گژھُن یور گانٛدھی نَگر یا چھُ مےٚ گَژھُن ساکِد سُہ کَرِ ساقِتَس پٮ۪ٹھ یہِ کِلِک تہٕ تَتہِ گَژھِ تٔمِس سُہ واتہِ سیٚدُے برابَر تور آز چھُ مطلب واریاہ کینٛہہ فَرہم یا اگر اَسہِ آسہِ کُنہِ تہِ چیٖزٕچ ضوٚرَتھ مطلب أسۍ ہیٚکو آز کٔرِتھ آنلاین بُکِنٛگ ہیٚکو کٔرِتھ کُنہِ تہِ ایپ مطلب یَتھ پٮ۪ٹھ یا فونو ذٔریعہِ ہیٚکو أسۍ مطلب آز اَگر اَسہِ کانٛہہ آسہِ گوٚمُت مطلب ام عُمرہ کَرنہِ أسۍ ہیٚکو تٔمِس کٔرِتھ مطلب یہِ أسۍ ہٮ۪کو تٔمِس کٔرِتھ فون یا ویٖڈیو کال کٔرِتھ أسۍ مطلب سُہ ہیٚکہِ اَسہِ أسۍ ہیٚکو کُنہِ تہِ جایہِ وٕچھِتھ مطلب ییٚلہِ موبایِل فونو یا سٔماٹ فونو برونٛٹھ أسۍ آسان گژھان تِمَن ٲس نہٕ پایی آسان کہ آز چھِ ایٖمَو ہیٚکان ڈاوُنلوڈ کٔرِتھ یا ڈاوُنلوڈ کٔرِتھ تمہِ سۭتۍ چھُ اِنسان ہیٚکان مطلب عُمراہَس منٛز یُس تہِ اِنسان آسہِ گوٚمُت تٔمۍ سُہ چھُ آسان بٕتھ کَنۍ زَن ویٖڈیو کالو ذٔریعہ تمہِ سۭتۍ بَنے مطلب واریاہ سہوٗلیت گٔے زَن یا اَگر مطلب کینٛہہ تہِ آسہِ کَرُن مطلب بہٕ آسہٕ ییٚتہِ مےٚ آسہِ مطلب بوے مطلَب زَنہٕ دِلِہ تٔمِس آسہِ کینٛہہ ایمَرجنسی کینٛہہ سوزٕنۍ مطلب سُہ وَن مے مطلب مےٚ چھُ یُتھ منٛز چِٹھ مےٚ یُتھ منٛز کینٛہ کانٛہہ مطلب اہم ڈاکمینٹ یُس تٔمِس مٔشیٖد آسہِ گوٚمُت بہٕ ہیٚکہٕ تٔمِس وَٹساپ کہ ذٔریعہ سوٗزِتھ سُہ سُہ ہیٚکہِ تَتہِ وٕچھِتھ گوٚو غرض یہِ مےٚ چھُ وَنُن کہِ مطلب واریاہ سہوٗلیت یِم گٔے نہٕ کِہیٖنۍ مطلب واریاہ سماٹ فونو سۭتۍ گٔے واریاہ زیادٕ سہ سہوٗلیت اَسہِ مطلب ہر کٲنٛسہِ یہِ وَنہٕ نہٕ بہٕ مطلب ییٚمہِ سۭتۍ طلب اگر بہٕ آسہٕ یَتھ بہٕ ہٮ۪کہٕ مطلب کٲنٛسہِ تہِ اَگر مےٚ گژھ کُنہِ وِزِ چھُ مےٚ کیٚنہہ گَرِ گژھان مٔشِتھ بہٕ چھس مٔمی وَنان مےٚ سوزے وَٹٕساَپَس پٮ۪ٹھ یِتھ کٔنۍ یا بٲیِس تہِ مطلب اِنسان چھُ ہٮٚکان وَنۍ ما یی گَرٕ پَتہٕ بیٚیہِ یہِ زَنٛگہٕ پھٕٹراونہِ چلو بَس غرض چھُ مےٚ یہِ کہِ واریاہ چھُ گژھان سہوٗلیت